ہیٚلو اسَلام علیکُم وعلیکُم سَلام ٹھیٖک چھِو حظ اَصٕل پٲٹھۍ بَس حظ ٹھیٖک شُکُر اَللہ تعالا ہس کُن تُہۍ چھِو حظ اے بی سی گورمٮ۪نٹَس گورمٮ۪نٹ پٮ۪ٹھ اَسہِ حظ اوس بوٗزُت تُہۍ چھُو واریاہ اَصٕل فٮ۪رَن کٕنان مےٚ حظ ٲسۍ فٮ۪رن جوراہ نِنۍ مطلب ترٛےٚ فٮ۪رَن ٲسۍ مےٚ نِنۍ اَکھ چھُ مےٚ گرٕ خٲطرٕ بیٚیہِ زٕ چھِ یِم چھِ گِفٹ سوزٕنۍ تُہۍ ؤنِو حظ مےٚ یہِ مطلب کولٹی کِژھ چھِ یِمَن مطلب مےٚ گژھن واریاہ اَصٕل فٮ۪رَن آسٕنۍ

مےٚ حظ ٹھیٖک مےٚ حظ چھُ یہِ ووٗلٕکۍ چھِ مےٚ زٕ ضروٗرت بیٚیہِ چھُ مےٚ پَشمیٖنُک چھُ مےٚ اکھ ضروٗرت مےٚ حظ چھُ ووٗلَس منٛز چھُ مےٚ اکھ چھُ مےٚ بُلیک نِیُن بیٚیہِ بیٛاکھ چھُ مےٚ گرٛے بُلیک گرٛے نِیُن چلو ٹھیٖک حظ چھُ پَشمیٖنُک چھُ مےٚ ریڈ کَلر نِیُن تُہۍ تُہۍ ؤنِو حظ مےٚ یہِ یِمَن کوتاہ چھُ دیُن ٹھیٖک

ٹھیٖک یہِ تھوڑا ڈِسکاوُنٛٹ ؤنِو تُہۍ مےٚ ہٮ۪کیٛاہ گٔژھِتھ وۅنۍ کٔرِو حظ تھوڑا بہت نہَ حظ اَسہِ حظ چھِ یِم فٮ۪رن وُچھِنۍ تہِ تِکیٛازِ اَسہِ چھُ زٕ اوٗرۍ سوزٕنۍ یہِ کر چھُ مےٚ گژھِ کولٹی گژھِ مےٚ واریاہ اَصٕل مطلب یِمَن میلٕنۍ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ یہِ بَبلِنگ ما گژھِ اَتھ ٹھیٖک یہِ واشِنٛگ مِشیٖن منٛز ہٮ۪کوا یِم ووٗلِکۍ فٮ۪رَن چھٔلِتھ حظ ٹھیٖک حظ چھُ بَس حظ یِتُے ضروٗرت وعلیکُم سَلام اَسلام علیکُم